اگر ہَسا أسۍ کانٛہہ تہِ چیٖز آرڈَر کَرو آرڈَر کَرنہٕ برٛونٛہہ چھُ اسہِ چیٚک کَرُن ایٚویلیبٕلٹی تٔمِچ کیٛاہ یہِ آرڈَر چھا موٗجوٗد تہٕ کیٛاہ موسم چھا ٹھیٖک اگر ہَسا سُہ ڈیٚلؤری بھاے یی آرڈَر ڈیٚلِوَر کَرنہِ تٔمۍ سٕنٛدِۍ خٲطرٕ چھا موسم ٹھیٖک تٔمِس ما گَژھہِ عذاب وۄنۍ ٲں جایہِ پٮ۪ٹھ واتُن کیٛاہ ٹایم چھا ٹھیٖک ٹایمِنٛگ لوکیشَن ما سا چھِ زیادٕ دوٗر سُہ چھُ اِن شارٹَس منٛز وَنو أسۍ اگر ہَسا أسۍ کُنہِ ریٚسٹورَنٛٹ پٮ۪ٹھ ٲں غذا کَرو آرڈَر تہٕ اسہِ چھُ وُچھُن گۄڈٕ ویٚدر کَنٛڈِشَن چھا ٹھیٖک ڈیٚلؤری بھاے ہیٚکیٛہا وٲتِتھ سانہِ لوکیشَن پٮ۪ٹھ